سلامُ علیکُم ہے وستا ٹھیٖک چھِوا الحدللہ تُہۍ چھِو ٹھیٖک اَصل پٲٹھۍ چھُوا گَرِ چھا حظ سٲری ٹھیٖک اَصٕل پٲٹھۍ چھُوا یِم حظ موہتس کُن آ بہٕ چھُس یہِ شاکِر صٲب مےٚ اوس یہِ زِ تۄہہِ اَمہِ موٗجوٗب کَرے مےٚ فون نا مےٚ اوس آرڈرَس پٮ۪ٹھ اَکھ بیڈ اَکھ بَناوُن تہٕ مگر یہِ گوٚژھ آسُن بیڈ نا جان اَتھ گَژھِ آسٕنۍ یہِ جان ڈُنۍ لَکٕر لاگن یا بونہِ لَکٕر یُس زَن مَضبوٗط پَہن گَژھِ أدٕر لٔکٕر گٔژھ نہٕ اَتھ آسٕنۍ کِہیٖنۍ تِکیٛازِ یہِ چھُ پَتہٕ ہۄکھان یتھُے اَتھ ٹایِم گژھان یہِ چھُ ہۄکھان یِم چھِ گژھان لوٗل پَتہٕ چھا تَمہِ موٗجوٗب چھُس دَپان بیڈ اَکھ دِیِو تُہۍ مےٚ بَنٲوِتھ نا اَتھ چھِ کَرٕنۍ کٲم اَتھ چھِ پٔتۍ کِنۍ سیوٚد بَناوُن یُس یہِ چھُنا آسان روزنہٕ خٲطرٕ یَس یژھان ڈوٚکھ ووٚکھ چھِ ترٛاوان آ پٔتۍ کِنۍ چھِ اَتھ سُہ کھارُن سیوٚد بِلکُل ڈایَر حظ چھِ اَتھ بَناوٕنۍ بیٚیہِ چھِ اَتھ تھوڑا سۅ ایٚلٮ۪کٹرٛک فِٹِنٛگ چھِنا گژھان اَتھ چھِ أنٛدرٕ تھاوٕنۍ تِم پۅایِنٛٹ نا اَتھ تہِ تھٲوِزیٚو تُہۍ یہِ تا مطلب یہِ لایِن اَکھ جۅایِن تہٕ تِکیٛازِ اَتھ گَژھِ روزٕنۍ یہِ لیپ ٹاپ یا فون باقٕے چیٖز چھِ چارٕج وارٕج کَرٕنۍ یا لایِٹ بِلکُل یا لایِٹ اَکھ تہِ گَژھِ تتٮ۪تھ آسٕنۍ ٹھیٖک چھا آ شیٖشہِ وِشہِ حظ لٲگۍزِہوس تُہۍ شیٖشہِ اَکھ لٲگۍزیٚو دۄن سایِڈن لٲگۍزیٚو زٕ شیٖشہِ لَکٹی اگر لٲگۍزِہوس نا زٕ لٲگِو مگر یُس اتھ پٔتۍ کِنۍ یِم ڈٔکھِس کِتۍ چھُنا آسان یہِ پٔتۍ کِنۍ یہِ ڈوٚکھ سُہ گَژھِ آسُن نَرمٕے پَہن مگر لکٕر گژھِ آسٕنۍ بِلکُل مضبوٗط اَصٕل اَتھ گٔژھ نہٕ پرٛابلِم گژھٕنۍ کِہیٖنۍ تہِ بیٚیہِ مضبوٗط گژھِ یہِ گژھُن جان بیٚیہِ یُس تلہٕ تُہۍ یہِ رِیکزیٖن لٲگۍ زِہوس نہٕ زیادٕ ریِکزیٖن لٲگۍزِہوس نہٕ کیٚنہہ تِکیٛازِ اگر پَتہٕ سرٛیٚہہ چھُ روزان سُہ چھُ خراب گژھان چھُنا آ یہِ کۭتِس تانۍ گژھِ مےٚ لگ بگ یہِ بیڈ

ژتجی ساس ہا چلو تَمیُک چھُ سَہل مَسلہٕ تہٕ کیٚنٛہہ چھُنہٕ پَتہٕ رۄپیہِ ساس کَم زیادٕ سُہ چھُ ٹھیٖک چھُنا حظ تیٖژھ ہَن چلہِ چھُنا تُہۍ تھٲوِزیٚو تیٚلہِ یہِ بَنٲوِتھ تہٕ بہٕ کَرٕ لگ بگ کوٗتاہ ٹایم لگہِ اَتھ تہٕ تُہۍ کٔرو تیٚلہِ مےٚ فون اَچھا اَچھا ہفتہٕ کھنٛڈ لَگہِ اَتھ ہا کیٚنٛہہ چھُنہٕ تَمیُک تہِ چھُ سہلٕے مگر یِتتُے چھُ اَکھ چیٖز نا یہِ گژھِ بَڈٕ اَصٕل آسُن مضبوٗط گَژھِ آسُن شو کیٚنٛہہ چھُ پرواے بہٕ ترٛاوہو تۄہہِ یہِ پانٛژھ ساس رۄیہِ سےَ تُہۍ ترٛٲوزیٚو مےٚ ایکاوُنٛٹ نَمبر بہٕ ترٛاوہو تۄہہِ ٹھیٖک چھا بِلکُل مگر تُہۍ کٔرۍزیٚو کٲم بہِٕ دِمہو تۄہہِ ایڈرس تٔتھۍ پٮ۪ٹھ کٔرۍہوٗن تُہۍ یہِ ڈِیلِوَر پَتہٕ ہا آ بِلکُل بِلکُل ٹھیٖک حظ چھُ تُہۍ بَنٲوِزیٚو یہِ بیڈ تہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے ٹھیٖک حظ چھُ چلو ٹھیٖک اَد حظ